وعلیکُم سلام اسلام علیکُم اَہَن حظ آ أسۍ چھِ شُپین کینٹیٖنہٕ پیٚٹھٕے

ییٚتہِ حظ چھِ ییٚتہِ حظ چھِ یوٚہے سموس وموس آسان بیٚیہِ آسان یہَے برٛیٚڈ وریٚڈ یِہَے چاے کیٛازکہِ یِم چھِ سِٹوٗڈنٛٹ آسان یِمن چھُنہٕ آسان تیٖتاہ پۅنٛسہٕ وۅنٛسہٕ

اچھا تِم حظ چھِ درٛۅگ پہان گَژھان سُہ بِریانی وِریانی گَژھان تھوڑا درٛۅگ پہان ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ ٹھیٖک چھُ بیٚیہِ چھا کیٚنٛہہ

ٹھیٖک حظ چھُ بیٚیہِ چھا کیٚنٛہہ حُکُماہ ییٚتہِ حظ چھِ یِہَے آیٹمَ برٛیڈ وریٚڈ آسان بیٚیہِ چھِ آسان یِہَے چاے واے چھِناہ آسان یِم چھِنہٕ ہیٚکن مطلب شُرۍ چھِناہ یِم چھِ پران یِم چھِنہٕ ہیٚکان مطلب أنۍتھٕے یہِ مطلب درٛۅگ چیٖز ہیٚکان نہٕ یِم کھیٚتھٕے اَہَن حظ آ ہا گٔژھِتھ ہیٚکہِ گٔژھِتھ ہیٚکہِ ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ پرواے شُکُریہ تۅہہِ وَننہٕ خٲطرِ تۅہہِ ووٚنوٕ مےٚ ییٖژھاہَن تۅہہِ دِژوٕ مےٚ خبر یِہِ گوٚو واریاہ کیٚنٛہہ بہٕ تھاوٕ سورُے کیٚنٛہہ ایٚویلیبٕل ییٚتہِ تُہُنٛد شُکُریہِ تۅہہِ ووٚنوٕ مےٚ ییٖژھاہَن سورُے تھاوَو ایٚویلیبٕل بِریانی وِِریانی یِہِ تۅہہِ ووٚنوٕ یہِ تھاوَو سورُے ایٚویلیبٕل ییٚتہِ بیٚیہِ سُہ تہِ اَنہٕ بہٕ سورُے آیِس کرٛیم وایِس کرٛیم تِم تھاہوٗکھ سٲری ییٚتی بیٚیہِ جوٗس ووٗس بیٚیہِ چھِ اَز گرم مےٚ اوس ونان پَنُن نفر تہِ دپان اوس یہِ أسۍ اَنو فِریج وِرٕج تہٕ ییٚتہِ چھِ اَز گرمٕے بیٚیہِ یِتھ تھٲوِو یہِ یہِ تھٲوِو ییٚتہِ سامان چلو سَر ٹھیٖک چھُ